ڈانٕس ڈانٕس ٹیوٗٹوریَل تہٕ آن لاین سوشَل میٖڈیا یُس سٲرٕے ٹٮ۪کنالجی چھےٚ تَتھ منٛز چھِ اَکھ ڈانَس تہِ یِوان پٔرفارٕم کَرنہٕ تہِ یہِ چھُ واریاہ اَثر انداز سپدان ڈانَس اِنڈَسٹِرٛی خٲطرٕ اور اَمہِ کہِ وجہ سۭتۍ چھُ واریاہ واریاہ اُبھار مِلان ڈانٕس اِنڈَسٹِرٛی تہٕ یۄس یہِ ٹٮ۪کنالجی ٹٮ۪کنالجی چھِ ٹٮ۪کنالجی چھےٚ واریاہ چیٖز اَصٕل تہِ تہٕ خراب تہِ کینٛہہ چیٖز چھِس اَصٕل آسان تہٕ کینٛہہ چیٖز چھِس خراب آسان یہِ چھُ وۄنۍ اِنسانَس تام سُہ گژھیٛا اَصلَس کُن کِنہٕ سُہ گژھِ خرابَس کُن تہٕ ٹٮ۪کنالجی منٛز ہٮ۪کو أسۍ کینٛہہ تہِ چیٖز بَنٲیِتھ مگر ٹٮ۪کنالجی ہُنٛد گژھِ برپوٗر بہتریٖن سے بہتریٖن استعمال کَرُن کَرنہٕ یُن سُہ گژھِ نہٕ غلط کامٮ۪ن منٛز استعمال یُن کَرنہٕ کینٛہہ تہٕ یِتھَے پٲٹھۍ چھُ ڈانٕس اِنڈَسٹِرٛی ڈانٕس اِنڈَسٹِرٛی منٛز ٹیوٗٹوریَل آمٕتۍ بَناونہٕ اور یِم چھِ واریاہ اُبھار لَگان اَتھ ڈانٕس فٮ۪کٹِرٛی